وٕنۍکٮ۪نَس چھُ مےٚ برٛونٛہہ کَنہِ آمُت کۄسچَن کۄسچَن چھُ یِتھ پٲٹھۍ کہِ دَپان کہِ ژٕ چھُکھا بِلیٖو کَران کہِ لٔرنِنٛگ اٮ۪باوُٹ ٹیٚکنالجی شُڈ بی بیسِک سَبجَکٹ فار آل ٹُہ سٹیٚڈی یہِ چھِ اَتھ مَنٛز ونان کہِ اگر أسۍ وٕچھو کہِ آز کہِ دور یُس چھُ آزُک دور سُہ چھُ زیادٕ ٹیٚکنالجی ہُنٛد زمانہٕ تہٕ یہِ چھُ دَپان اتھ مَنٛز کہِ ژٕ چھُکھا بِلیٖو کَران کہ ٹیٚکنالجی مُتعلِق اَس اَسہِ پَرٕنۍ تہٕ اَسہِ گَژھِ اکھ بیسِک سَبجَکٹ یہِ آسُن بہٕ اگر وَنہٕ کہِ بے شَک بہٕ چھُس اتھ سۭتۍ اِتِحاد تھاوان کہِ یہِ گَژھِ ضوٚروٗری اکھ سَبجَکٹ آسُن فی کُنہِ اِدارَس مَنٛز یہِ گَژھِ بیسِک اکھ سَبجَکٹ آسُن تہِ اَتھ گَژھَن سٲلِم پَرٕنۍ تکیازِ اگر أسۍ وٕچھو یہِ گَژھِ آسُن یُس یہِ پَران چھِ أسۍ ٹیٚکنالجی مُتعلِق یہِ گژھِ اکھ فَنڈَمینٹَل سَبجَکٹ بنُن یِتھ پٲٹھۍ أسۍ ونان چھِ کانٛہہ فَنڈَمینٹَل یا بیسِک یہِ گَژھِ ضٔروٗری بیسِک بَنُن فی کٲنٛسہِ خٲطرٕ ڈِٹیلَس مَنٛز تہٕ اَتھ چھِ کینٛہہ ریٖزَن اگر بہٕ گۄڈٕنٮ۪تھٕے تۄہہِ وَنو اتھ کیٛاہ چھُ گۄڈنیُکُے ریٖزَن سُہ چھُ یِتھ پٲٹھۍ کہِ اگر أسۍ وٕچھو ٹیٚکنالجی چھِ آز فی کُنہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ فی کُنہِ آسپیٚکٹَس مَنٛز چھِ یوٗز آز ٹیٚکنالجی گَژھان کِتھ پٲٹھۍ چھِ گَژھان فی کُنہ آسپیٚکٹَس مَنٛز اگر أسۍ وٕچھو اَسہِ گۄڈنٮ۪تھے کومنِکیشَن اگر بہٕ کَتھ کَرٕ اگر مےٚ کٲنٛسہِ سۭتۍ چھُ کومنِکیٹ کَرُن بہٕ کِتھ پٲٹھۍ ہٮ۪کہٕ کٔرِتھ مےٚ چھِ یِہوٚے ٹیٚکنالجی یوٗز کَرٕنۍ تہٕ بہٕ کیٛاہ ہٮ۪کہِ کٔرِتھ بیٚکِس سۭتۍ کومنِکیٹ اگر مےٚ کٲنسہِ فون چھِ کَرُن یا ای میل چھِ مےٚ کٲنٛسہِ سٮ۪نٛڈ کَرٕنۍ مےٚ چھُ یِہوٚے اَکھ ذٔریعہ مےٚ چھُ یِہوٚے اکھ میٖڈیَم ییٚمہِ سۭتۍ بہٕ ہٮ۪کہٕ تٔمِس سۭتۍ کومنِکیٹ کٔرِتھ اَمہِ پَتہٕ اگر أسۍ وٕچھو ٹرٛانسپوٹیشَن ٹرٛانسپوٹیشَن اگر چھِ یہِ تہِ چھِ اَمی کومنِکیشن سۭتۍ چَلان گوٚو کومنِکیشَن ییٚلہِ آسہِ پانَے گوٚو ٹیٚکنالجیٖیِچ اَتھ مَنٛز بھرپوٗر مَدَد کَران ییٚلہِ أسۍ ٹیٚکنالجی تھاوو پانہٕ ؤنۍ تہٕ اَسہِ چھُ بَرابد نَنان کہِ کیٛاہ دلیٖل چھِ گَژھان کیٛاہ قٕصہٕ چھِ چَلان گوٚو ٹھیٖک اگر أسۍ وٕچھو ہٮ۪لٕتھ کیر ہٮ۪لٕتھ کیرَس مَنٛز تہِ ٹیٚکنالجی ضوٚرتھ کِتھ پٲٹھۍ چھِ ضوٚرتھ وٕچھ سا بہٕ وَنو تۄہہِ گۄڈنٮ۪تھے کہِ تتہِ گَژھَن آسٕنۍ بَراَد گَژھِ تتہِ ٹیٚکنالجی آسٕنۍ ڈِفرَنٹ ٹٮ۪سٹس چھِ کَرٕنۍ تِمَن خٲطرٕ گَژھِ ٹیٚکنالجی آسٕنۍ یا باقٕے تَتہِ چھِ ٹرٛانسفَر کَرٕنۍ ڈاٹا چھِ ٹرٛانسفر کَرٕنۍ تتھ خٲطرٕ گَژھِ آسٕنۍ باقٕے اگر أسۍ وٕچھو کہِ بیٚیہِ اگر أسۍ ایٚجُکیشَن سِسٹَم چھُ تَتھ مَنٛز تہِ چھُ ضوٚروٗی تکیاز اگر بہٕ وَنہٕ کہِ ایٚجُکیشنَس مَنٛز کِتھ پٲٹھۍ چھ ٹیٚکنالجی یوٗز تَتہِ ضٔروٗری تکیاز سٹوٗڈنٛٹَن چھُ ہیٚچھُن واریاہ واریاہ نَیہِ نَیہِ چیٖز چھِ سٹوٗڈنٛٹَن ہیٚچھِن گوٚو تتھ مَنٛز چھِ لگان ضوٚرَتھ سٹوٗڈنٛٹَن کیٛاہ ٹیٚکنالجی یہِ چھِ اَسہِ مگر اگر أسۍ وٕچھو ٹیٚکنالجی چھِنہٕ یُتُے یوت فٲیدٕ دِوان یہِ چھُ اَسہِ اتھ خٲطرٕ انفلَنٕس کَران کہِ أسۍ کِتھ پٲٹھۍ کرو زِندگی بَسَر یا أسۍ کِتھ پٲٹھۍ کرو دۄہ کھۄ دۄہ یُس کٲم چھِ اَسہِ سُہ کِتھ پٲٹھۍ کرو اگر أسۍ وٕچھو یہِ چھ اَسہِ ہاوان کہِ أسۍ ٹیٚکنالجی چھِ اَسہِ یہِ تہِ ہاوان کہِ یِم اَسہِ ٹوٗلز چھِ یِم اَسہِ یِم وٕنۍکٮ۪نَس اگر أسۍ وٕچھو یِم اَوزار چھِ اَسہِ تِہُنٛد اِفیٚکٹِو یوٗز کِتھ پٲٹھۍ کرو أسۍ تہٕ کِتھ پٲٹھۍ کرو أسۍ تِہُنٛد بھرپوٗر اَصٕل پٲٹھۍ کرو أسۍ تِہُنٛد یوٗز اگر بہٕ ایٚگزامپل نِمہٕ اگر أسی وٕچھو یُس بیسِک کمپیوٗٹر چھُ سُہ کِتھ پٲٹھۍ چھُ سُہ چھُ اَسہِ ایٚسٮ۪نشَل کَتھ خٲطرٕ فی کُنہِ اگر بہٕ وَنہٕ کہِ یُس تہِ جاب سیٚکٹر چھُ آز اگر بہٕ وَنہٕ ڈِجٹَل کومنِکیشَن پلیٹفارم یا کانٛہہ تہِ مِثال اگر أسۍ کُنہِ تہِ سیٚکٹرٛس مَنٛز چھِ گَژھان تَتہِ چھِ اَسہِ گۄڈٕ پٮ۪وان ٹیٚکنالجی یا اگر أسۍ وٕچھو بیسِک کَمپیوٗٹر گَژھِ اَسہِ اِن ایٚنی ہَو گَژھِ آسُن اَسہِ تَگان کہِ کمپیوٗٹر چھُ اَسہِ تَگان نہ چھِ اَسہِ تَگان گوٚو یہِ چھُ اَسہِ ضٔروٗری اگر أسۍ اَمہِ پَتہٕ دٔیِم وٕچھو کہِ دٔیِم کیٛاہ چھِ اَسہِ دٔیِم اگر أسۍ وٕچھو یوٗتاہ یوٗتاہ أسۍ ٹیٚکنالجی چھِنہ ہیٚچھان اسہِ یُس کرٛٹِکل تھِنکِنٛگ سٲنۍ چھِ یُس سون ماینڈ سٮ۪ٹ چھُ تہٕ یا اگر بہٕ وَنہٕ سمپلی بہٕ وَنہٕ کہِ اَسہِ ڈیلی لایِف یُس پرٛا سٲنۍ پرٛابلم سالوِنٛگ سٹرٛیٹجی چھِ سُہ چھِ اَسہِ اصٕل گَژھان تَمہِ سۭتۍ کیٛاہ چھِ اَسہِ گَژھان اگر أسۍ وٕچھو کہِ کِتھ پٲٹھۍ چھِ کھَسان اَسہِ یہِ کیٛاہ چھِ اَتھ وَنان یُس ٹیٚکنالجی اگر أسۍ وٕچھو یوٗتاہ اَسہِ ٹیٚکنالجی آسہِ نہ زیادٕ تیوٗتاہ چھُ کیٛاہ گَژھان سون یُس مایِنڈ سٮ۪ٹ چھُ یا سٲنۍ کرٛییٹِوِٹی وٕچھو یا سٲنۍ پرٛابلِنٛگ سالوِنٛگ سہ سِکلٕز اگر وٕچھو تِم چھِ اصٕل اصٕل گَژھان اگر بہٕ گۄڈٕنٮ۪تھے ونو کہِ یُس ٹیٚکنالجی ایٚجُکیشَن چھِ نہ سٲنۍ اَتھ مَنٛز کیٛاہ چھ اِنوالٕو گَژھان اتھ مَنٛز چھِ اَسہِ اِنوالٕو گَژھان واریاہ پرٛافٮ۪سٕز ڈِفرنٛٹ پرٛاسٮ۪سٕز چھِ گَژھان اگر أسۍ وٕچھو انیلِٹِکَل ایبِلِٹیٖز چھِ گوٚو یِم یِم چھِ اتھ مَنٛز گَژھان اگر بہٕ گۄڈنٮ۪تھے تہٕ وَنہٕ تۄہہِ اِگزامپٕل اِگزامپٕل اگر أسۍ وٕچھو بہٕ کیٛاہ دِمہٕ ایٚگزامپٕل بہٕ ونو تۄہہِ آ اگر مےٚ وٕچھ سا اگر مےٚ ہیٚچھُن چھُ سافٹ وییرَس مُتعلِق سافٹ وییر ؤرٕک اگر مےٚ ہیٚچھِن چھِ بہٕ وَنو تۄہہِ کہِ اَتٮ۪تھ چھِ مےٚ لاجِکَل تھِنکِنٛگ لَگاوٕنۍ تہٕ ٹرٛبٕل شوٗٹِنٛگ تہِ مےٚ کینٛہہ گوٚو اگر أسۍ وٕچھو یِم چھ ہٮ۪کان ٹرٛانسفر گٔژھِتھ واریَہَن فیٖلڈَس مَنٛز یِم کیٛاہ چھِ بناوان یِم چھِ أکِس سٹوٗڈنٛٹ بناوان کہِ ریپِڈ چینٛجِنٛگ جاب مارکیٚٹ ہوٗ یہِ اَمہِ پَتہٕ اگر أسۍ وٕچھو بیٚیہِ اگر أسۍ وٕچھو کہِ یوٗتاہ اَسہِ ڈِٹیلٕڈ سٹیٚڈی آسہِ نہ ٹیٚکنالجی ہٕنٛز یہِ کَتھ چھِ أسۍ کران مدد یہِ چھِ کران اَسہِ مدد کیاہ کَرنَس مَنٛز یُس اِنفارمٕڈ ڈِسیٖجَن چھُ اَسہِ ٹیٚکنالجی مُتعلِق تِم چھِ اَسہِ ضوٚرتھ لَگان کیاہ کِتھ پٲٹھۍ چھِ اَسہِ ضوٚرتھ لَگان اگر بہٕ تۄہہِ وَنو کہِ یا اِمپلِکیشَن چھِ اَمہِ خٲطرٕ اَسہِ ضوٚرتھ لَگان اگر بہٕ وَنو تۄہہِ گۄڈنٮ۪تھٕے اگر ڈاٹا فار ایٚگزامپل بہٕ کیٛاہ وَنو تۄہہِ کہِ یُس ڈاٹا پرٛیویسی چھِ یا اگر بہٕ وَنو تۄہہِ کہِ سایبَر سیٚکیوٗرٹی ڈاٹا پرٛیویٚسی مَطلَب گٔے ڈاٹا چھِ پرٛیویٹ تھاوٕنۍ یا اگر أسۍ وٕچھو کہِ سایبَر سیٚکیوٗرٹی یا اگر أسۍ وٕچھو باقٕے باقٕے ڈِجٹَل چیٖز چھِ آسان یِم کیٛاہ چھِ گَژھان دۄہ کھۄ دۄہ چھِ یِم زیادٕ گَژھان یہِ چھِ سانہِ خٲطرٕ کرٛوٗشَل بنان کہِ أسۍ کرو یِم انڈرسٕٹینٛڈ اگر اَمہِ پَتہٕ أسۍ وٕچھو کہِ یۄس یہِ سٲنۍ اٮ۪ویرنٮ۪س چھِ یہِ چھِ کران اَسہِ ایٚنیبٕل کیٛاہ کران أسۍ کرو دۄہ کھۄ دۄہ بیٚٹر بیٚٹر چایسہٕ کرو أسۍ کتھ خٲطرٕ یُس ڈِجٹَل فُٹ پِرٛنٹٕس چھِ کِتھ پٲٹھۍ کرو أسۍ اصٕل اَتھ پٮ۪ٹھ یُس ٹیٚکنالجی چھِ سُہ کِتھ پٲٹھۍ کَرو أسۍ اِفیٚکٹِو وے یَس مَنٛز یوٗز گوٚو امہ پَتہٕ اگر أسۍ وٕچھو یُس ٹیٚکنالجی ایٚجُکیشَن سِسٹَم چھُ اسہِ تَتھ مَنٛز کِتھ پٲٹھۍ یی اِنوویشن تہٕ کِرٛییٹِوِٹی گوٚو یوٗ یوٗتاہ أسۍ انڈرسٕٹینٛڈ یِم ٹیٚکنالجِکل پِرٛنسِپلٕز تہٕ ٹوٗلٕز چھِ یوٗتاہ یوٗتاہ أسۍ یِم انڈرسٕٹینٛڈ کرو تیوٗتاہ مِلہِ اَسے فٲیدٕ کہِ أسۍ کرو کہِ ایٚکسپیرِمٮ۪نٛٹ تہٕ کَر أسۍ بناوو نٔے نٔے سُلوٗشن اگر بہٕ تۄہہِ گۄڈٕنٮ۪تھے ونو کہِ کوڈِنٛگ خٲطرٕ یا ڈِجٹَل ڈِزاینَس خٲطرٕ چھِ اَسہِ اَتھ مَنٛز چھِ اَسہِ اصٕل بیٚنفِٹ مِلان اگر أسۍ بیٚیہِ تہِ کینٛہہ وٕچھو وٕچھ سا بہٕ ونو تۄہہِ کہِ ٹیٚکنالاجِکل انڈرسٕٹینٛڈ اگر أسۍ وٕچھو اَمہِ سۭتۍ کیٛاہ چھُ پرٛموٹ یِم سٲنۍ یُس دۄہ کھۄ دۄہ یِم اَسہِ مَسٲیِل چھِ یِوان برٛونٛہہ کُن تِم چھِ أسۍ ہٮ۪کان حل کٔرِتھ یُس سٲنۍ سِکِل چھ سُہ چھ بَڑان اَمے سۭتۍ گوٚو ٹھیٖک اگر أسۍ وٕچھو بیاکھ اِنکارپریٹِنٛگ ٹیٚکنالجی ایٚجُکیشَن سۭتۍ کیٛاہ چھِ گَژھان یہِ چھُ کران اکھ اٮ۪لاین اسہِ یہِ چھِ بناوان اَسہِ فیوٗچرس سۭتۍ چھُ اسہِ کَنٹنیوٗ تھاوان فیوٗچرس سۭتۍ برقرار اگر أسۍ وٕچھو لاسٹَس پٮ۪ٹھ اگر بہٕ تۄہہِ وَنو کہِ یوٗتاہ یوٗتاہ أسۍ ٹیٚک ٹیٚکنالجی مُتعلِق ہیٚچھو تیوٗتاہ گَژھِ اَسہِ کہِ بیسِک سَبجَکٹ گَژھِ اَسہِ کھَسُن ڈِٹیلَس مَنٛز یہِ کَرِ نہٕ سٲنۍ صرف کیپیبلٹی یا ڈِسِجَن سَپوٹ سوسایٹَل گولٕز تہِ بنایہِ اَسہِ اَسہِ پَزِ کَنٹنیوٗ تھاوٕنۍ اَمہِ سۭتۍ مِلان اَسہِ واریاہ واریاہ لینٛڈسٕکیپٕس شُکریہ